السلام علیکم ورحمۃ اللہ وبرکاتہُ تُہۍ چھِوا شاہی بیکری کۄلگامہِ پٮ۪ٹھ مےٚ حظ کریاو یتھ پٲٹھۍ فلٲنی چیٖز آڈر یتھ منٛز زن کۄکُر گۄشتاب بیکری چیٖز کوٗکوٗنٹ کیک کنٛدی یِوان چھ مےٚ کریے یِم آڈر مگر اسہِ حظ اوس گرِ فنٚکشن سُہ گوٚو کینسل کینٛہہ وجہو سۭتۍ وۄنۍ چھُس بہٕ تۄہہِ گُزٲرِش کران زِ تُہۍ کٔرِو مےٚ پونٛسہٕ واپس یِم مےٚ تۄہہِ آلریٚڈی ٹرانسفر کریاے تتھ خٲطرٕ چھُ مےٚ پنٕنۍ ڈِٹیل سیٚنڈ کرٕنۍ سۄ کرٕ بہٕ مسیج منٛز سورٕے ایٚکاونٹ ڈِٹیل سینٛڈ مہربٲنی کٔرِتھ کرو تُہۍ مےٚ یِم پونٛسہٕ واپس یِم مےٚ تۄہہِ ٹرانسفر کٔرمٕتۍ ٲسۍ سۄ گے تُہنٛز بٔڑ مہربٲنی